اَلسلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو اصٕل پٲٹھۍ چھُو تَنہٕ کٔژ حظ دۄہ گٔے تُہۍ کٔژ تُہۍ کٔرۍزیو بیٚیہِ کِلنِک اَکہِ لٹہِ وِزِٹ تُہۍ ییٖزیو آز شامَن ژور بجے بہٕ وٕچھِ کیٛاہ دٔلیٖل چھِ اَتھ حظ وٕچھو یہِ ما ژھٕنوکھ کٔڑتھٕے تِکیٛازِ اَتھ چھِ پرٛابلِم اَتھ چھِ اِنفٮ۪کشَن گٔمٕژ ٹھیٖک حظ ٹھیٖک حظ